آ أسۍ ہسا چھِ اٮ۪نجاے کَران وٮ۪ڈِنٛگ منٛز واریاہ اَسہِ چھِ یِوان مَزٕ أسۍ چھِ دوس ووس آسان اَسہِ چھِ پَنٛنہِ برادٔری منٛز گژھان تَتہِ چھِ ڈِسکو کَران سونٛگٕس لاگان تہٕ تُلان چھِ مَزٕ تہٕ اَسہِ چھِ یِوان واریاہ مَزٕ پنٛنہِ کٲنٛسہِ تہِ ٲسۍ تَن وٮ۪ڈِنٛگ منٛز تہٕ یہِ تَتہِ چھِ أسۍ کٲشِر بٲتھ بوزان آ اِتھ کٔنۍ أسۍ وَنان چھِ کٲشُر بٲتھ چھِ أسۍ وَنان ییٚلہِ سیٖنہٕ مارَم ژارے بیٚیہِ چھِ أسۍ بیٛاکھ کٲشُر اَکھ بٲتھ اَتھ منٛز بوزان سُہ ہسا چھُ یہِ رِندہ ہو میٛانہِ رِندہ ہو باقٕے باقٕے بٲتھ چھِ أسۍ بوزان واریاہ واریاہ سونٛگ چھِ أسۍ بوزان اَتہِ أسۍ چھِ ہِندی سونٛگ تہِ بوزان مَزٕ چھِ یِوان تَتہِ ڈِسکو چھِ کَران تہٕ أسۍ چھِ کَران کٲم بیٚیہِ چھِ أسۍ بوزان تَتہِ یعنے کہِ رشیٖد حٲفظِن سونٛگ چھِ أسۍ بوزان چھِ مَزٕ چھِ یِوان أسۍ چھِ بوزان اِشفاق کاوٕنۍ سونٛگ چھِ أسۍ بوزان تہٕ باقیَن باقیَن ہٕنٛد تہِ چھِ أسۍ سونٛگ بوزان تہٕ تُلان چھِ أسۍ مَزٕ اَتھ خانٛدرَس پٮ۪ٹھ تہٕ تہٕ مَزٕ چھِ یِوان تہٕ ہَرٕ کانٛہہ چھِ اِنجاے کَران اَصٕل پٲٹھۍ تہٕ تمی کِنۍ چھِ مَزٕ